ہیٚلو سلامُ علیکُم ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک حظ سر بہٕ حظ چھُس اَکھ اَچھا بہٕ چھُس ٹیٛوٗرِسٹہٕ گایڈ مےٚ چھُ ٹرٛیکِنٛگ کَرٕنۍ کشمیٖر حظ اَہَن حظ اَہَن حظ اَسہِ چھِ ٹرٛیکِنٛگ پٮ۪ٹھ ٹرٛیکِنٛگ کَرٕنۍ کٔشیٖرس منٛز سر توتہِ ؤنِو کیٛاہ گَژھِ کِتھٕ پٲٹھۍ گَژھِ کِتھٕ پٲٹھۍ نہٕ گَژھِ

ٹھیٖک حظ چھُ اَسہِ حظ چھُ یہِ پُلانٕے

اَہَن حظ

چلو چلو ٹھیٖک حظ چھُ چلو ٹھیٖک حظ چھُ